آز ونہٕ ہو تۄہہِ بہٕ پننس أکِس تتھ چیٖزس مُتعلق یُس حظ مےٚ انیاو مگر سُہ حظ تِم حظ ٲسۍ مےٚ پانزن خریٖبن سُہ لوٚگ نہِ مےٚ کُنہِ یہِ حظ اوٚن مےٚ فین یہِ چھُنہٕ نہ ہوا دِوان نہ چھُ یہِ چلان یہِ چھُ منٛزٕ تیز پکان منٛزٕ چھُ لوٚت پکان منٛزٕ چھُ یہِ رُکان یہِ حظ اوس مےٚ یِم پۄنٛسہٕ خروِنۍ یہِ اوٚن مےٚ تمہِ دۄہ یہِ چیٖز یہِ حظ اوس مےٚ ساروٕے کھۄتہٕ مطلب غلط ڈسجن مےٚ اوٚن یہِ چیٖز تمہِ دۄہ یہِ چیٖز نہ حظ اوس مےٚ انُن کینٛہہ